اگر أسۍ کَتھ کَرو زِ سَپوٹ کِتھ کَنَن چھُ سٲنِس ایریاہَس منٛز مطلب پیپٕل یِم چھِ آسان یِم تہِ لُکھ چھِ تِمن کِتھ کٔنَن چھِ میجَر چَلینجِس فیس تِم کَران تہٕ وۄنۍ وَنہٕ بہٕ یِتھ کَنَن زِ سٲنِس علاقس منٛز چھِ زیادٕ بَچہِ کِرکَٹ گِندنُک چھُ تِمَن واریاہ زیادٕ سُہ شوق اَکھ ڈریٖم سَپوٹ چھُ تِمَن تہٕ تِم چھِ گِندان تہِ مگر بہٕ چھس وَنان یِتھ کَنَن زِ کیٚنٛہہ میجَر چَلینجِس یِم تِمن کیٚنٛہہ مُشکِلات یِم تِمن پیش چھِ یوان تِم گٔے یِتھ کَنَن زِ تِم چھِنہٕ ہیٚکان سِٹیٹ لیولہِ تانۍ گٔژِھتھ کیٚنٛہہ تِم چھِنہٕ ہیٚکان نیشنَل لیولہِ تانۍ گٔژِھتھ کیٚنٛہہ کیازِ کہِ تُمن چھُنہٕ پَتہٕ واتان تیوٗتاہ سَپوٹ کیٚنٛہہ میانہِ حساب چھِ سَپوٹ سِسٹَم واریاہ ضروٗری یِتھ کَنَن زِ اَگر گارمینٹس یُس سون چھُ اگر سُہ گِندنَس مَنٛز کیٚنٛہہ چَلینج تھایہِ سکوٗلَن منٛز کَمپِٹِشَن کَرنایہِ بَچن پانہٕ ؤنۍ نیشنَل لیولہِ تانۍ واتناونَس کَرِ بَچَن تہِ مدد تہِ میانہِ حسابہِ چھِ یِم تہِ بَچہِ آسَن یِمن گِندنُک واریاہ شوق آسہِ تِم ہیکَن پَنُن یہِ ڈریٖم سَپوٹ یہِ کٔرِتھ تہٕ مَسلہٕ چھُ یِتھ کٔنٮ۪تھ زِ سٲنِس علاقس منٛز اگر وٕچھو أسۍ لُکھ چھِ بَچہِ چھِ کِرکٹٕکۍ واریاہ زیادٕ تِمن چھُ واریاہ زیادٕ تَمیُٛک کِریز تہٕ تِم چھِ گِندان تہِ مَگر تِمن چھُنہٕ گارمٮ۪نٹ کہِ طرفہٕ تیوٗت مَدد ملان کِہیٖنۍ تہٕ ییٚمہِ سۭتۍ تم ہیٚکہٕ ہَن نیشنَل لیولہِ سِٹیٹ لیولہِ تام وٲتِتھ تہٕ تِمَن چھِ واریاہ مُشکِلات یِوان فیس کیازِ کہِ اَکھ مول موج یژھِ نہٕ پَنُن بَچہِ بَرباد یژھِ بَرباد یژھِ بَرباد گَژھُن یعنے کہِ بایہ اَکھ مول موج چھِ یَژھان کہِ میون بَچہِ گَژھِ پَرُن لٮ۪کُھن یِتھ کَنَن زِ أسۍ زانان چھِ سارنٕے چھُ باسان کہِ کِرکَٹ کیاہ چھِ ہوٗ یہِ وَلہٕ گِندِ گراونڈس منٛز ہوٗ یہِ مَگر اگر أسۍ اَتھ اَکھ اصل اہمیت دِمو یِتھ کَنہِ أسۍ آز وٕچھو یہِ چھُ سون اِنڈیا کِتھ کَنہِ چھُ گِندان سٲنۍ باقٕے بَچہِ تہِ ہیٚکَن تِتھ کَنہِ گِندِتھ اَگر تِمن سَپوٹ مِلہِ